میٛانہِ ہَمساے دٲری منٛز یِم پانٛژھ نَفَر مےٚ أندۍ پٔتۍ مَکانَس تہٕ صحنَس بَسان چھِ یَتھ منٛز فیاض احمد ڈار چھُ دٔچھنہِ اَندٕ بَسان تہٕ فاروق احمد نَجار چھُ مےٚ کھوورِ اَندٕ بَسان

عبدل رزاق ڈار چھُ مےٚ کھۄرو اَندٕ بَسان تہٕ محمد یوٗسُف ذَرگر چھُ مےٚ کَلہٕ اَندٕ بَسان تہٕ محمد سُلطان ڈَگا چھُ مےٚ دَروازَس نٮ۪بٕرۍ کِنۍ ہَمساے